بِسمہِ اللہ پُلیٖس چھِ پَنٕںۍ کٲم واریاہ اَصٕل پٲٹھۍ کَران ییٚلہِ زَن کہِ تِمہٕ ییٚتٮ۪تھ تہِ تِمَن باسہِ کہِ کُنہِ جایہِ چھِ کانٛہہ کَرٛایم گژھِ کُنہِ جایہِ چھِ کرٛایم گژھان یا کانٛہہ تہِ لَکٕٹۍ کانٛہہ اِشوٗ آسہِ یا بوٚڑ تہِ کانٛہہ اِشوٗ آسہِ اِمِجیٹ چھِ اِمِجیٹ چھِ پُلیٖس توٚتَتھ واتان تہٕ کاروٲیی شروٗع کَران تہٕ پَتہٕ واریاہ اِنویٚسٹِگیشَن کٔرِتھ چھِ تِمَن ییٚلہِ کرٛایم ثٲبِت چھُ گژھان أتی چھِ تِم پَتہٕ تَتھ ایٚف آی آر کَران تیٚمہِ تَتھ مُطٲبق تَتھ کیٛاہ یہِ آسہِ حل آسہِ سُہ حل کَڑان یا کیٛاہ کُنہِ جاے اگر لَڑٲے آسہِ کانٛہہ کرٛایم آسہِ گژھان تِم یا تِم چھِ فوراً ایٚکشَن پَنٕنۍ نِوان تہٕ پَنٕنۍ کاروٲیی واریاہ اَصٕل کٲم چھِ پُلیٖس کَران تِم چھِ سٲرسٕے کُن نظر تھٲیِتھ سٲرۍ سارنی ایریا ہَس سٲرۍ رولِنٛگ کَران پیٚٹرولِنٛگ کَران تہٕ بیٚیہِ ہَسا پھیران سارنی جاے ییٚتٮ۪تھ ییٚتٮ۪تھ تِمَن کُنہِ جاے شَکھ باسہِ کینٛہہ گژھِ تِم چھِ جلدی واتان توٚتَتھ یا کُنہِ تہِ کانٛہہ تہِ شکایت تِمَن یِیہِ تِم چھِ جلدی تُرنٛت پَنٕنۍ کاروٲیی کَران بیٚیہِ اَسہِ ہَسا چھُ بیٚیہِ اَتھ ضروٗری یہِ کہِ پرٛوٹٮ۪کشَن پرٛوٹٮ۪کشَن چھِ تِم اَسہِ ہَسا چھِ باسان نہ سون ایریا چھِ واریاہ پرٛوٹٮ۪کٹہٕ ییٚلہِ زَن کہِ پُلیٖس واریاہ اَصٕل پَنٕنۍ کٲم چھِ کَران ایٚمی موٗجوٗب چھِ گاندَربَل ایریا یِوان ماننہٕ کہِ یہِ چھِ یہِ ہَسا چھِ ییٚتہِ ہَسا چھِ زیٖرو پٔرسَنٛٹ کرٛایم گژھان تِکیٛازِکہِ پُلیٖس ہَسا چھِ واریاہ اَصٕل پَنٕںۍ پَنُن بیکَپ دِوان واریاہ کَنٹرٛول ہَسا چھِ تِمَن یَتھ ایریا ہَس پٮ۪ٹھ تہٕ وۄنۍ یہِ اِمپرٛوٗمیٚنٛٹ اَتھ چھِ یِہٕے اِمپرٛوٗمیٚنٛٹ کَرٕنۍ کہِ دۄہ کھۄ دۄہ ہَسا چھِ ییٚتہِ ڈرٛگٕز زیادٕ گژھان شُرۍ ہَسا چھِ واریاہ ڈرٛگٕز کَران تہٕ اَتھ لَکٕٹۍ لَکٕٹۍ بَچہِ ہَسا چھِ یِوان اَتھ منٛز اِنوالُو گژھان تہٕ اَسہِ ہَسا پَزِ اَتھ پُلیٖسَس ہَسا پَزِ لَکٕٹۍ لَکٕٹۍ سیٚلٕز بَناونہِ ایٚمہِ خٲطرٕ تاکہِ تِم تُرنٛت کاروٲیی یِیہِ اَتھ پٮ۪ٹھ کَرنہٕ یِم بَچہِ تہِ بَچَن ڈرٛگٕس یی گژھِ بنٛد اَمہِ سۭتۍ یا یِم کورِ وَتہِ پَکان چھِ سکوٗل گژھان چھِ کالج گژھان چھِ تِم تہِ ہَسا روزَن ایٚمہِ نِشَن گژھن تِم پرٛوٹیٚکٹہٕ تہٕ یِہٕے اَکھ کہِ ڈرٛگٕس ہَسا چھِ دۄہ کھۄ دۄہ واریاہ زیادٕ عام گژھان اَتھ پٮ۪ٹھ یہِ کِتھ پٲٹھۍ گژھِ کَنٹرٛول پُلیٖسَس سا پَزِ اَتھ پٮ۪ٹھ یہِ غور کَرُن تہٕ تاکہِ یہِ ڈرٛگٕس گژھِ واریاہ واریاہ واریاہ حَدَس تانۍ کَنٹرٛولَس منٛز یہِ سُہ یِتھ پٲٹھۍ سون سوسایٹی سون سماج سیف روزِ تاکہِ یُس ہَسا یِنہٕ وول یِم سون پَگاہ چھُ یہِ سا یہِ ہَسا روزِ سیف اَتھ منٛز ہَسا گژھن بَچہِ بَنَن واریاہ اَصٕل یِم ہَسا پَکَن واریاہ برونٛہہ واریاہ تھٔدِس پوسٹَس پٮ۪ٹھ بَنَن ییٚلہِ زَن کہِ یِم گۄڈٕنیٚتھٕے کَںٹرٛولَس منٛز یِن تھاونہٕ نو ڈاوُٹ کہِ پنٛنٮ۪ن والدینَن تہِ پَزِ اَتھ پٮ۪ٹھ واریاہ غور کَرُن مگر پُلیٖس تہِ ہَسا چھِ اَتھ واریاہ اَکھ راہ اہم رول اَدا آسان کَرُن اَتھ متعلِقَ تاکہِ یُس سون سماج چھِ یہِ ہَسا پَکہِ بروںٛہہ بیٚیہِ اَتھ پٮ۪ٹھ ہَسا پَزِ یِمَن ضروٗری یہِ ایٚکشَن نِنۍ یہِ کیٛازِ چھِ گژھان کَتہِ پٮ۪ٹھ چھِ یِوان اَمِکۍ مین کاز کیٛاہ چھِ یہِ کیٛازِ چھِ گژھان اَن ایٚمپلایمیٚنٛٹ چھِ ییٚتہِ یِہٕے وجہہ چھِ گژھان واریاہ چھِنہٕ یِمَن آسان تیُتھ گَریُک بیکَپ مِلان پَتہٕ کینٛہہ تہِ یٔمۍ کہِ ذٔریعہِ نٮ۪برٕ کَنہِ تِژھ کٲم چھِ کَران یُتھ نہٕ یِمَن یُتھ نہٕ یِمَن سماجَس منٛز پَگاہ پانَس نِش برونٛہہ کَنۍ چھِ کانٛہہ دِوان بیٚہنہٕ اِسلیے ہَسا پَزِ پُلیٖسَس جایہِ جایہِ یِم چیٖز چیٚک کَرٕنۍ کَتٮ۪تھ کِتھ پٲٹھۍ کیٛاہ چھُ گژھان لَکچہِ لَکچہِ کورِ چھِ جیسے سکوٗل گژھان تِم تہِ ہَسا روزَن سیف کیٛازِکہِ اگر کانٛہہ ڈرٛگٕس کٔرِتھ نٮ۪بَر نیرِ تٔمِس چھِنہٕ آسان یہِ ہال ہوش کہِ بہٕ کیٛاہ چھُس کَران سُہ ہیٚکہِ کینٛہہ تہِ کانٛہہ تہِ غلط سٹٮ۪پ نِتھ اَتھ منٛز کینٛہہ تہِ غلط کٔرِتھ تہٕ اِسلیے ہَسا پَزِ پُلیٖس سٕے یِم چیٖز وٕچھِنۍ کہِ یٔمۍ کہِ ذٔریعہِ باسہِ کہِ اَسہِ نہ سا أسۍ ہَسا چھِ سیف یا سکوٗلَن منٛز پَزِ تِمَن گژھُن کَمپین چلاوٕنۍ تَتہِ ہَسا پَزِ تِمَن وُچھُن کہِ ییٚتہِ کُس بَچہِ أمِس کیُتھ بیک گراوُنٛڈا چھِ یہِ کیُتھ پَران چھُ یا یہِ ما چھُ کینٛہہ تیُتھ کانٛہہ غلط چیٖز کَران ییٚمہِ کہِ ذٔریعہِ سون سکوٗل سورُے خراب گژھِ یا باقٕے بَچہِ نِنۍ باقٕے بَچہِ تہِ تِمَن تہِ ہَسا پیہِ امیُک بُرٕ اثر اسلیے ہَسا پَزِ پُلیٖسَس یِم چیٖز ضروٗری کَرٕنۍ یِہوٚے اَکھ چھِ کہِ زیادٕ رول چھِ اَتھ پُلیٖس سٕے آسان کیٛازِکہِ اَسہِ ہَسا چھِ تیٚلی پَنُن پان سیف باسان ییٚلہِ أسۍ گَرٕ نٮ۪بَر نیران چھِ اَسہِ چھِ باسان نہ پُلیٖس چھِ اَتہِ اَسہِ ہَسا چھِ سیف چاہے سۄ کوٗر آسہِ یا کانٛہہ زَنان آسہِ یا لۄکُٹ بَچہِ آسہِ تٔمِس باسہِ نہ بہٕ ہَسا چھُس سیف اَتھَن منٛز بَس مےٚ سا ہیٚکہِ نہٕ کٕہٕنۍ تہِ کینٛہہ کٔرِتھ واریاہ باقٕے چھِ گاندَربَل ایریا ہَس منٛز واریاہ اَصٕل کٲم کَران پُلیٖسَس ہَسا چھِ یِوان ماننہٕ کہِ ییٚتہِ ہَسا چھِ واریاہ اَصٕل یِم پَنٕنۍ کٲم کَران اسی لیے چھِ ییٚتہِ کرٛایم تہِ زیٖرو پٔرسَنٛٹ یِوان ماننہٕ کرٛایم چھِنہٕ کیںٛہہ وۄنۍ گوٚو دۄہ کھۄ دۄہ چھِ لٔڑکہٕ تہِ یِوان نو ماڈٲرٕنۍ زمان چھِ یِوان ماڈٲرٕنۍ زمان چھِ یِوان لٔڑکہِ تہِ ماڈٲرٕنۍ زمانہٕ چھِ لٔڑکہِ تہِ ہَسا چھِ نوٚوُے نوٚوُے وٕچھان اِسلیے گژھِ تِمَن تہِ درٛوٚجَر چھُ واریاہ زیادٕ یِمَن چھِ دۄہ کھۄ دۄہ نٔے نٔے چیٖز وٕچھان تِم بازرَس منٛز تہٕ یٔمۍ کہِ ذٔریعہِ تِم دَپَن اَسہِ گژھِ ہُہ تہِ آسُن یہِ تہِ آسُن سورُے گژھِ آسُن اِسلیے چھِ تِم کانٛہہ تہِ غلط سٹیٚپ نِوان اِسلیے ہَسا پَزِ یَتھ پُلیٖسَس واریاہ زیادٕ ضروٗری یِم چیٖز کَرٕنۍ کہِ تاکہِ سون سماج روزِ کرٛایم فِرٛی